یُس زَن میانہِ معیٖشَتُک ذٔریعہٕ چھُ سُہ ہَسا چھُ میوٗن دُکان یہِ دُکان ہَسا چھُ مےٚ اَکھ جَنرَل سٹوٗر تہٕ ییٚتہِ زَن بہٕ کٕنان چھُس کیٚنٛہہ کِریانٕکۍ آیٹَمٕز تہٕ بیٚیہِ ہَسا چھُس بہٕ اَمہِ علاوٕ تھاوان پننِس دُکانَس منٛز کیٚنٛہہ ٲں رَبَر شوٗز وَنو أسۍ یِمَن ٲں یِم ہَسا چھِ زیادٕ یَتھ جایہِ لَگان تَو موٗجوٗب چھِ مےٚ یِم چیٖز تھمِتۍ پننِس دُکانَس منٛز تہٕ چھِ مےٚ ایٚکچُؤلی تھٔمٕتۍ سٲری پرٛوڈَکٹٕس پننِس اَتھ جَنرَل سٹورَس منٛز ایٚولیبٕل تہٕ ییٚتیٚن ہیٚمہٕ بہٕ کینٛژَن چیٖزَن ہُنٛد ناو یِم زَن اَتہِ چھِ یِمو سۭتۍ بہٕ زَن پَنٕنۍ معیٖشت چھُس پَکناوان تَتھ منٛز ہَسا چھِ کیٚنٛہہ چایہِ ہنٛدۍ چھِ واریاہ قسٕم بیٚیہِ ہَسا چھِ کوٚش وَنو أسۍ بیٚیہِ وَنو أسۍ کَمہٕ بیٚیہِ چھِ کیٚنٛہہ کھٔش پھَل یِم زَن ایٚز فوٗڈَرس چھِ لَگان یِمَن جانوَرَن بیٚیہِ ہَسا چھُ مےٚ تھوڑا کیٚنٛہہ گرٛاسری ہنٛدۍ تہِ کیٚنٛہہ آیٹمٕز تھٲمٕتۍ یِم زَن أکِس اِنسانَس چھِ لَگان پننہِ خٲطرٕ یہِ ہَسا کوٚر مےٚ ڈِسایڈ اَکہِ وِز کہِ بہٕ ہَسا ترٛاو اَکھ دُکان تہٕ بہٕ ہَسا پَکناو پَنٕنۍ معیشَت اَمے ذٔریعہِ ییٚمہِ ساتہٕ ہَسا مےٚ یہِ آو دیٚماغَس منٛز کہِ سوٗن علاقہٕ چھُ أکِس ٹیوٗرِسٹہٕ رِزاٹَس ٹیوٗرِسٹہٕ أکِس پٕلیسَس نزدیٖک چھُ تہٕ مےٚ کوٚر اَمے ساتہٕ ڈِسایڈ کہِ بہٕ ہَسا ترٛاو اَکھ شاپ اکھ ییٚتہِ ہَسا بہٕ یِم یِم چیٖزٕز تھاو ایٚولیبٕل تہٕ بہٕ ہَسا ہیٚکہٕ اَمہِ ذٔریعہٕ پَنُن روزگار پَکنٲیِتھ تہٕ پَتہٕ ہَسا ترٛوٗو مےٚ یہِ دُکان تہٕ اِنشاء اللہ چھُ مےٚ آز تام ٹھیٖکھٕے پَکان أمہِ ذٔریعہٕ